فِشرمین گوٚو کٲشِر پٲٹھۍ ہٲنز ہٲنزَن چھِ کاسٹ کاسٹ مِیٖنٕز مطلب گوٚو یِہنز نَسٕل ہٲنزن ہٕنز چھِ کٔشیٖر منٛز لگ بگ واریاہ قسٕم یِم قسٕم چھِ دومباز چنڈالٕز واتَلٕز کِرتاز کِرتاز چھِ میٛن فِشرمین چھِ کِرتاز آرامکاز أرمِکاز چھُ مُختٔلِف قسٕم یِمن ہٲنزَن ۂندۍ سٲری چھِ اَتھ تَبکَس سۭتۍ وابستہٕ فِکِر منٛد یَتھ کہِ ہٲنزن وَنان چھِ اَمہِ علاوٕ یِم چھِ پَنُن روزگار تہٕ لُکن تہِ فٲیِدٕ دِوان کیازِ کہِ یہِ چھُ سانہِ خٲطرٕ واریاہ ضروٗری فِشریٖز دوٚیُم سوال چھُ یِم کِتھ کٲنٹھۍ یِم یِم ہٲنز چھِ یِم یِم فِشرمین یِم کِتھ کٔٲنٹھۍ چھِ روزان سانہِ کٔمنِٹی سۭتۍ أسۍ سٲری چھِ روزان یِکوَٹے أکِس سَماجس منٛز سَماج مطلب گوٚو کٔمنہِ کٔمنٹی تہٕ أسۍ چھِ روزان سٲری یِکجہ مِل کے کھیٚوان چیٚوان اَصٕل پٲٹھۍ یِمن سۭتۍ چھُ نہٕ کٕہینۍ تہِ کٕہینۍ تہِ غلط یا بُرٕ کَرنہٕ یِوان یا ہیوٚر بوٚن زاننہٕ یِوان یِم سٲری چھِ عام اِنسانن ہِندۍ پٲٹھۍ اَسہِ سۭتۍ روزان وۄتھان بِہان کھیٚوان چیٚوان یِمن چھُ نہٕ کانٛہہ تہِ مایٚنارٹی یَتھ سٲنِس سَماجس منٛز یِم تہِ چھِ اِنسان أسۍ تہِ چھِ اِنسان روٗد سَوال ترٛیُم یِم یِم ہٲنز چھِ تریمہِ ہَفتہٕ کِس میے یس میے یس منٛز تریمِس ہَفتَس منٛز چھِ یِم ییٚلہِ دان زِمیٖن چھُ آسان یَتھ منٛز دانہِ چھُ وۄپدان ییٚلہِ تَتھ پوش آسان نیرنے فٕلَور چھِ آسان نیرنے یا دانہِ چھُ آسان نیرنے یِم چھِ کران یِم ہٲنز کٲم یِم چھِ کران صفٲٮٔی پنزَتھ نالَس تہٕ پَتہٕ چھِ یِم اَمہِ پَتہٕ مَناوان اِتفٲقی اکھ اکھ پَنُن بوٚڑ دۄہ یَتھ وَنان چھِ روٚہن پوش تہٕ اَمہِ پَتہٕ چھِ پَتہٕ پوش پھٹان تہٕ باقٕے فصٕل ہیٚوان وۄپدٕنۍ یہِ روٚہن پوش چھُ آسان کُنہِ کُنہِ خاص جاین یا خاص مَرتَبن منٛز ہر کُنہِ مَرتَبس منٛز چھُنہٕ یہِ بوٚڑ دۄہ مَناونہٕ یِوان کیٚنٛہہ ہٲنزَن ہُند سایڈٕ چھُ زیادٕ پَہم مَناونہٕ یِوان